اگر بہٕ کَرٕ ٲں کَتھ ژھرٛانٛٹھ کِتھ کٔنۍ چھِ وایان مےٚ چھَنہٕ زانٛہہ ژھرٛانٛٹھ وٲیمٕژ کیٚنٛہہ نَہ چھِ مےٚ پَے ژھرٛانٛٹھ کِتھ کٔنۍ چھِ وایان اگر بہٕ تۄہہِ پوٚز وَنو بہٕ چھَس کھوٚژان آبَس مےٚ چھَنہٕ پَے ژھرٛانٛٹھ کِتھ کٔنۍ چھِ وایان یا نَہ چھُ مےٚ ہیٚچھمُت یَپٲرۍ أسۍ بَسان چھِ تَپٲرۍ چھُنہٕ آب تہِ زیادٕ کِہیٖنۍ کہِ مےٚ چھُ خطرٕ آبَس منٛز گژھنُک یُتھ چھُنہٕ کِہیٖنۍ آ اِنشاء اللہ ہیٚچھو ژھرٛانٛٹھ کِتھ کٔنۍ چھِ وایِنۍ سُہ تہِ ہیٚچھو